وعلیکُم السلام کَم حظ چھُو بَس بَس شُکُر آ آ تُہۍ کَم چھُِو بڈٕگوم حظ سریٖنگر ٹُہ بَڈٕگوم اِیَرپوٹ پٮ۪ٹھ ہا اچھا اچھا ٹھیٖک کر چھِ نیُن کَہہ بَجے ٹھیٖک چھِ تُہۍ تُہۍ کٔرۍزیو مےٚ کال وَلہٕ حظ سَہلٕے چھِ پَتہٕ تہٕ یہِ آسہِ تہٕ تی تویتہِ سا بَہہ شَتھ رۄپیہِ چھِ ہٮ۪وان بہٕ ہٮ۪مو تۄہہِ ساس وۄنۍ کیٛاہ کَرو وَل حظ ییٚلہِ تُہۍ یِیِو تہٕ تۄہہِ ووٚنمو مےٚ تُہۍ تُہۍ چھُو اورٕ تہِ ییٚلہِ تُہۍ وٕچھُو اورٕ تہٕ تُہۍ گژھیو اورٕ نِش میلُن سہل ٹھیٖک اَدٕ حظ لیکھِو حظ تۄہہِ چھُو نمبرَس سِکِس زیٖرو زیٖرو فایِو یہِ دیٖزیو تُہۍ تٔمۍسٕے میون نمبر تۄہہِ چھُنا میون نمبر آلرٔڈی تُہۍ دیٖزیو یہِ تٔمۍسٕے اَدٕ حظ اَدٕ حظ السلام علیکُم